زَنانَن چھُ مارشَل آٹ واریاہ ہیٚچھُن واریاہ ضٔروٗری اَمہِ سۭتۍ چھِ تِمَن صحت ٹھیٖک روزان تہٕ بیٚیہِ چھِ تِم پنٛنِس پانَس واریاہ حفاطت ہٮ۪کان کٔرِتھ